سَبجکٹن ہِنز یوٚتانۍ کَتھ کرو ڈِفرنٹ سَبجکٹٕس ٲسۍ سٲنِس سکوٗلَس منٛز یَتھ سکوٗلَس منٛز بہٕ اوسُس پَران تَتہِ ٲسۍ یوٗجؤلی پانٛژھ سَبجکٹ یِم أسۍ پَرناوان ٲسۍ یَتھ منٛز ساینس میتھ سوشَل ساینس اِنگلِش تہٕ اردوٗ چھُ سِبجکٹ چھِ ڈِفر کران فرام سکوٗل ٹُو سکوٗل آز کَل چھُ واریاہن سکوٗلن منٛز پَرناوان اردوٗ بدلہٕ چھِ تِمن پَرناوان وٕنکیٚن ہِندی یا کُنہِ جایہِ چھِ پَرناوان کَشمیٖرِ چھُ مینڈیٹری چھ تِمو تھومُت کیازِ کہِ اِنگلِش میٖڈیم سکوٗلن منٛز چھِ أسۍ زیادٕ وۄتھٕ بَو دِوان یا تَوجوٗ یَتھ زَن وَنو أسۍ أسۍ چھِ دِوان تَتھ اِنگلِش لینگویج تہٕ سایِڈ باے سایِڈ یُس زَن أسۍ پَںٕنۍ لینگویج چھِ کٲشِر لینگویج چھِ یہِ گٔے تَنہٕ تَمہِ وجہہ سۭتۍ نیگلیکٹ آز اَگر أسۍ وٕچھو میگزِمم شُرۍ یِم زَن چھِ وٕنکیٚن پران سکوٗلن وغیرہ منٛز تِمن چھنہٕ کٲشُر تَگان کرنُے تِم چھِ یا تو اردوٗ کران نتہٕ کران اِنگلِش وجہہ چھُ یی کہِ تِمن چھُ نہٕ سُہ گرِ تہِ سُہ ماحول کیٚنہہ تِمن چھِ لۄکچار پٮ۪ٹھٕے گرِ تہِ وَنان سُہ اردوٗ پٲٹھی یا اِنگلِش پٲٹھی سورُے کیٚنہہ ییٚمہِ وجہہ سۭتۍ تِمن نہٕ کٲشُر چھُ بِلکُل تہِ تَگان کِہیٖنۍ یہِ یوٚتَتھ تام ٹیٖچرَن ہنز کَتھ چھےٚ میٲنِس سکوٗلَس منٛز آسہٕ ٹھیٖک ٹھاکھ ٹیٖچر آسہٕ ویل کولِفایڈ ٹیٖچٲرٕس آسہٕ تِمن دۄہن ٲس گریجویشن یِوان ماننہٕ گریجویٹ اوس آسان کانہہ ٹیٖچر سُہ اوس یِوان پَتہٕ سکوٗلس منٛز پَرناینہِ پرایویٹ اِنگلِش میٖڈیم سکوٗلَس منٛز تہٕ سُہ اوس یِوان کَنسِڈر کرنہٕ ویل ایجُکیٹِڈ آز کل کِس دورَس منٛز اَگر أسۍ وٕچھو اَسہِ چھِ ایلِجِبِلٹی تہِ واریاہ زیادٕ ہاے آسان ضوٚرتھ پی جی چھِ آسان ضوٚرتھ پی جی پٕلَس بی یڈ چھ آسان ضوٚرتھ یا وِتھ فایو یِیر سِکِس یِیرٲرٕس آف اٮ۪کٕسپیٖرینٕس کُنہِ کُنہِ جایہِ چھ آسان پریفرَنٕس پی ایچ ڈی ہولڈر کیڈِڈیٹن یہِ چھُ یہِ چھُ وقتَس سۭتۍ سورُے گژھان چینج یا اَگر أسۍ وٕنکیٚن تِم سکوٗل وٕچھوکھ یِم زَن تھوڑا یِمن زَن تھوڑا ہاے سٹنڈاڈ چھُ پرایویٹ سکوٗلسٕے منٛز یِم زَن ییٚتِکۍ کَنسِڈر چھِ یِوان کرنہٕ تھوڑا ہاے سٹینڈاڈ تِم چھِ واریاہ زیادٕ اٮ۪کںسپیٖرینسٕڈ ٹیٖچٲرزَن رَٹان کَمپِیٲڑ ٹُو فریشٲرٕس یا باقٕے باقٕے چیٖز تِمن منٛز چھِ واریاہ ڈِفرنٹ سَبجکٹ تہِ یِوان پَرناینہِ تِمن جاین آسان واریاہ اٮ۪کٕسٹرا کٔرِکیوٗلر اٮ۪کٹِوٹیٖز یا کیٚنہہ کیٚنہہ تہٕ اَلبتہ یِم زَن سَبجکٹن ہنز کَتھ چھِ یہِ بیس لاین سَبجکٹ چھُ روزان ہر کُنہِ جایہِ چھِ تِم روزان سیم یا اِنگلِش ایس ایس ٹی یا میتھ اردوٗ باقٕے باقٕے سَبجکٹ تہٕ اَلبتہ وۄنۍ واریاہن سکوٗلن منٛز تہِ چھِ وارٕ وارٕ وارٕ وارٕ ہٮ۪تِنۍ تِم اِنٹڈوٗس کَرٕنۍ کَشمیٖری سَبجکٹ اکھ سُہ تھووُکھ مینڈیٹری ایز پر گورمیٚنٹ روٗلٕز تہٕ سُہ چھُ چلان وٕنکیٚن